یُس زَن سوُتھ اِنڑیا تہٕ نارٕتھ اِنڑیا چھُ اتھ مَنٛز چھِ واریاہ زیادٕ ڈِفرَنسز اگر اکھ ڈِفرَنٕس وَنہو تۄہہِ بہٕ یُس زَن سوُتھ اِنڑیا چھُ تَتھ مَنٛز چھ چَلان کارنیٚٹِک میوزِک زیادٕ اور یُس زَن یہِ نارٕتھ اِنڑیا چھُ اتھ مَنٛز چھُ ہِندوستانی میوزِک زیادٕ چَلان یِم زَن کَل نارٕتھ یِم زَن سَوُتھ اِنڑیِہٕکۍ چھِ سَوُتھ اِنڑیِہٕکۍ چھِ زیادٕ سٹرس دِوان پَننہِ زَبٲنۍ پٮ۪ٹھ لینٛگویج پٮ۪ٹھ پَننِس کَلچَرَس پٮ۪ٹھ تِم چھِ واریاہ زیادٕ اتھ تَتہِ چھُ اکھ تِمَن پَنُن کَلچَر تہٕ تِم چھِ تٔتھۍ پٮ۪ٹھ یِم زن تہنٛد دانسِز وغیرہ چھِ تِم چھِ بِلکُل تِمنٕے پٮ۪ٹھ یُس نارٕتھ انڑیا چھُ نارٕتھ اِنڑیا ہَس مَنٛز چھُ نہٕ یہِ چیٖز کینٛہہ سوُتھ اِنڑیا یُس چھُ سُہ چھُ زیادٕ پَہَنۍ اِنفٕلنٕس ہِندُویزمُک تہٕ یُس زَن نارٕتھ اِنڑیا چھُ سُہ چھُ مُس اِسلامُک مُسلِمَن ہُنٛد ہِندُوُک تہٕ سِکھُک چھِ یِم زیادٕ ہُتہِ چھِ مَطلَب ڈامِنیٹ کَران ہِندوٗز یہِ چھ یِم چھِ کینٛہہ ڈِفرَنسِز بیٚیہِ یِم زَن اَگَر وٕچھو أسۍ تِہنٛز یِم زَن سَوُتھ اِنڑیَن چھِ تِم چھِ دوتی تہِ دوتیٖز لاگان زیادٕ بیٚیہِ سارِ سارِ تہٕ دوتی چھِ تِم زیادٕ لاگان تَتھ بَرعکس یِم زَن نارٕتھ اِنڑیا ہٕکۍ چھِ تِم چھِ کُرتہٕ پٲجام زیادٕ لاگان کُرتاز چھِ لاگان پاجامٕز چھِ لاگان زیادٕ تہٕ یِم زَن سِکھ چھِ آسان تِم چھِ تِم دَستار وَغیرہ زیادٕ دِوان یِم زَن سَوُتھ اِنڑیا ہَس مَنٛز چھُ زیادٕ کِہِیٖنۍ تہِ